او ژےٚ چھیا پَتہ مےٚ اوس اوترٕ اوس نَہ سُہ ہٮ۪ڈ فون اوٚن ییٚلہِ مےٚ ژے تہِ وَنیٚوُے پَتہٕ کَرے مےٚ ییٚمہِ پٮ۪ٹھ آڈَر کوٚر مےٚ ہٮ۪ڈ فون اَکھ کَرے مےٚ آڈَر تہٕ تَتھ اوس کیٛاہ تام آفَر تہٕ مےٚ کوٚر سُہ آڈَر وۄنۍ گٔے کٲم وۄنۍ ییٚلہِ سُہ تَتھ لٔگۍ ژور پانٛژھ دۄہ لٔگۍ تَتھ آڈَر گَرٕ واتنَس تہٕ ووت سُہ پَتہٕ آ آڈَر گَرٕ مےٚ ییٚلہِ سُہ کھوٗل ڈَبہٕ وَبہٕ تَتھ ٲس پیکِنٛگ ویکِنٛگ باسے نہٕ مےٚ تَتھ خاص کیٚنٛہہ مےٚ کھوٗل مےٚ دوٚپ وۄنۍ وٕچھو کیُتھ آسہِ تہٕ چلیو سُہ ٹھیٖک ٹھاک وۄنۍ گٔے اَکھ زٕ دۄہ گٔے تہٕ تَتھ گوٚو زٕ ترٛےٚ دۄہ گٔے ترٛےٚ دۄہ ہا کِنہٕ ژور دۄہ گٔے تَتھ گوٚو اَکھ کَنٕے بِہِتھ تا سُہ کیٛاہ بَکواس اوس تا زٕ زٕ بَکواس ہا بَکواس اوسُے سُہ سُہ اوسُے نہٕ کِہیٖنۍ نہٕ ہٮ۪ڈ فون مےٚ گٔے تَسلِیا پَتہٕ مےٚ دوٚپ بٔلۍ کَرے مےٚ یہِ آڈَر تِم گٔے را را ٲٹھَن شَتن اوس سُہ اوٚنمُت تِم گٔے ٲٹھوَے شَتھ ضایع تمہِ نِش اَگر مےٚ ییٚتہِ بَدل کُنۍ جایہِ اَنے لوکَلی تمہِ نِش اَصٕل اَنہٕ ہا بہٕ مےٚ دوٚپ یَتھ چھُ آفَر مےٚ انیے تَوَے موٗجوٗب تَہ حظ ضایع حظ ضایع تِم پونٛسَے گٔے ضایع وَاللہ سُہ اوسُے بَکواس